ہیٚلو اَسلام علیکُم آ تُہۍ چھِو حظ ؤرٕک شوپٕکۍ سیلٕز پٔرسَن مےٚ حظ اوس کارڈ اَکھ کَڈٕنۍ نوٚو تہٕ تَتھ کیٛاہ چھُ مےٚ کَرُن تَمہِ خٲطرٕ

اَدٕ حظ اَدٕ حظ ٹھیٖک حظ أسۍ حظ یِمَو پَتہٕ پَہم اَدٕ حظ